ہیٚلو اسلام علیکُم ٹھیٖک چھُو حظ اَوا اَصٕل پٲٹھۍ تُہۍ چھُوا سَمبریٖنا دیٖدی مےٚ حظ اوس تِلہٕ لاگناوُن دۄن ترٛٮ۪ن پھٮ۪رنَن بیٚیہِ أکِس فِراک یَزارَس تُہۍ چھُوا ٹایِم چھُوا مےٚ اوس تَتھ جلدی پَہَم لاگناوُن کیٛاہ چھِ ریٹ گژھان اَز چھُ سدٲہِم مےٚ چھُ اَکوُہمِس پٮ۪ٹھ تِم ضروٗرت پانَس چھَم نہٕ تیٖژاہ مجبوٗری کیٚنٛہہ مگر ماجہِ تہٕ پیچنہِ چھِ تھوڑا جلدی ضروٗرت تِمَن چھُ أکِس سالَس گژھُن اَوَے آ یُس زَن مےٚ پیچنہِ ہُنٛد پھٮ۪رن چھُنا تَتھ چھُ مےٚ لاگناوُن سَموار تِلہٕ مگر کِتھٕ پٲٹھۍ اَکھ چھُ نَرٮ۪ن دۄن پٮ۪ٹھ تِم زٕ پیچ یِم تُہۍ ترٛاوان چھِو تِم زٕ سَموار کھارٕنۍ بیٚیہِ پٔتۍ کِنۍ کَمرَس پٮ۪ٹھ بیٚیہِ تَلہٕ یُس تُہۍ لاگَان چھُو مگر زٕ ترٛےٚ آنٛچہِ گٔژھ آسنہِ تَلہٕ یۅس باڑرَس تُہۍ کٲم چھِو کَران اَہن حظ اَہن حظ دامنَس تَتھ تَتھ تَتھ حظ تَتھ کیٛاہ قۭمتھ گژھان سۄنہٕ رنٛگ چھُ مےٚ لاگُن تَتھ سُہ گوٚژھ اَصٕل باسُن تِکیٛازِ سُہ چھُ پھٮ۪رَن تہِ واریاہ زیادٕ اَصٕل ٹھیٖک مگر کیٛاہ مِشیٖن تِلا کِنہٕ اَتھٕ تِلہٕ بہٕ چھَسو اَتھٕ تِلٕچ کَتھ کَران ٹھیٖک یُس مےٚ بیٛاکھ چھُنا ماجہِ ہُنٛد پھٮ۪رن تَتھ چھُ مےٚ لاگُن یُس زَن یہِ چھُنا بونہِ پَن پَنہٕ ؤتھر یُس زَن آسان چھُ سُے تِلہٕ سُے نَقشہٕ چھُ مےٚ تَتھ لاگُن

اَکھ چھُ مےٚ دامنَس تَتھ لاگُن ہۄتھ اوس نہٕ دامنس کیٚنٛہہ یتھ چھُ دامنَس تہِ لاگُن بیٚیہِ تَتھ چھُ تَتھ چھُ قۄراب نٔرۍ بیٚیہِ قۄرابَس پٮ۪ٹھ بیٚیہِ تَتھ چھِ چَندٕ زٕ تہِ چَندَن پٮ۪ٹھ تہِ تہٕ بیٚیہِ پٔتۍکِنۍ کَمرَس پٮ۪ٹھ اَکھ پوش دۄنوٕنی سایڈو بۄنہٕ اَکھ گژھٮ۪س دامنَس بیٚیہِ گژھٮ۪س لَبچٲکٮ۪ن تہِ سُہ شوٗبہِ نہَ حظ ٹھیٖک تی کٔرۍزِہوس تہٕ بیٚیہِ لٲگۍزیٚو تَتھ چانٛدِ رنٛگ اَتھ تِلہٕ چانٛدِ رَنٛگ بیٚیہِ چھُ مےٚ پَنُن سوٗٹ اَکھ تَتھ تہِ چھُ مےٚ چانٛدِ تِلے لاگُن تہٕ مگر یُس نہَ نہَ حظ تَتھ چھِ مِشیٖن کٲم کَرٕنۍ تَتھ تَتھ چھُ مِشیٖن کٲم کَرٕنۍ تۄہہِ نےَ ووٚنوٕ اَمیُک قۭمَتھ کیٛاہ چھُ ییٚمیُک دوٚیمہِ پھیرنُک یَتھ زَن مےٚ ووٚنوٕ یہِ پَنہٕ ؤتھر چھُ بَناوُن بونہِ پَنہٕ ؤتھر

ٹھیٖک چھُ یُس مےٚ بیٚیہِ فِراکھ یزار لاگُن چھُ تَتھ چھُ مےٚ صِرف کَرُن اَکھ دامنَس بیٚیہِ چھُس پَتہٕ نَرٮ۪ن دۄن پٮ۪ٹھ پوش زٕ لاگٕنۍ مگر اَتھٕ کٲمٕے اَوا تَتھ تہِ اَتھٕ کٲمٕے تہٕ بیٚیہِ چھُس پٔتۍ کِنۍ پوش اکھ ترٛاوُن بیٚیہِ یُس تَتھ چھُ یَزار تہِ بیٚیہِ چھُس یَزارَس تہِ کَرُن تلہٕ مُرَٮ۪ن نِش چھُس ترٛاوُن زٕ زٕ پوش اَوا برٛونٛہہ کَنہِ تَتھ تَتھ کوٗتاہ گژھِ قۭمتھ اَہَن حظ وۅنۍ کَم کٔرۍہوٗس وۅنۍ ہَے مےٚ زٕ ترٛےٚ ہُم چھِ پھٮ۪رن چھِ وۄنۍ کٔرِو کَم تھوڑا اَتھ أکِس میٛٲنِس فِراکھ یَزارَس ٹھیٖک حظ چھُ شُکرِیہ حظ چھُ تیٚلہِ یِما صُبحَن تُہۍ چھُوا دُکانَس پٮ۪ٹھ آسان کِنہٕ گَرے چھُو آسان ٹھیٖک تیٚلہِ کٔژِ بَجہِ یِمہٕ بہٕ صُبحَن

ٹھیٖک حظ چھُ تُلِو حظ شُکریہ تُلِو بِہِو تُلِو بِہِو خۄدایَس حَوال